اسلامُ علیکُم اگر أسۍ وٕچھو پرٛون میٖڈیا تہٕ نوٚو میٖڈیا یِمَن منٛز کیٛاہ ڈِفرَنٕس چھِ مطلب کیٛاہ چینٛجِز آیہِ یِمَن منٛز پرٛون میٖڈیا اوس مطلب ریڈیو اوس ٹی وی اوس یا نِوٕز پٮ۪پَر ٲس تِمَن پٮ۪ٹھ ٲسۍ نِوزٕ دِوان مطلب سُہ اوس اَکی طرفہٕ یِوان ہُہ اگر یورٕ آسہِ ہا کینٛہہ مطلب وَنُن سُہ اوس نہٕ ہٮ۪کان اِنسان مطلب ؤنِتھ کینٛہہ تورَے یوت اوس آسان بوزُن تَتھ برعکس آزُک میٖڈیا اگر کانٛہہ بٮ۪مار چھُ آسان فیس بُکَس پٮ۪ٹھ چھُ مطلب میٖڈیا یِم نِوٕز چَنلہٕ آسان تِم چھِ کَران سُہ شِیر مطلب کٲنٛسہِ آسہِ کینٛہہ ضوٚرَتھ ژۄوُہَن گنٛٹَن منٛز چھُ سُہ اورٕ یورٕ ہٮ۪کان اِنسان مطلب حل کٔرِتھ شیر کٔرِتھ مطلب تٔمِس چھِ ہٮ۪کن ہیٚلٕپ میٖلِتھ بیٚیہِ تہٕ مطلب نِوزٕ چھِ آسان اَگَرَے ہۄتھ میٖڈیاہَس ہۄتھ چھِ لَگان ٹایِم پاوَر گوٚو تہٕ پَتہٕ ہیٚکہِ نہٕ اِنسان نِوٕز وٕچھِتھ کینٛہہ فیس بُکَس پٮ۪ٹھ چھُ أتۍنٕے دیُت مطلب وٕچھ أتۍنَسٕے وٕچھو آز نِوٕز بیٚیہِ چھُس یَتھ پٮ۪ٹھ کینٛہہ چھُ آسان گژھنٕے اَگر خۄدا رٔچھِن آز وٕچھو کینٛہہ چھُ آسان مطلب کانٛہہ نِوٕز چھِ کھالان أمِس خٲطرٕ گوٚو مطلب نا اِنصٲفی گٔے ہُہ گٔے یہِ گٔے تَتھ مطلب اگرَے سُہ فیک آسہِ تَتھ چھِ ہٮ۪کان اِنسان واپَس مطلب فیس بُک کہِ ذٔریعہِ یِم یہِ میٖڈیا ذٔریعہِ آز چھُ میٖڈیا مطلب سُہ چھُ ہٮ۪کان ہیٚمۍ سٕنٛز کَتھ تہِ چھِ بوزان ییٚمۍ سٕنٛز کَتھ تہِ چھِ بوزان تَتھ یِمَن دۄشؤنی مطلب ییٚمِس پَتہ غلط آسہِ سُہ چھُ نیران جلدی تہٕ اَگر ریڈیوَس پٮ۪ٹھ ٲسۍ تَتھ پٮٹھ ٲسۍ مطلب نِوٕز وَنان اگر پَتہٕ أکہِ أکۍ سُنٛدٕے ٲسۍ بوزان باقِیَن ہُنٛد ٲسۍ مطلب دٔیمہِ سُنٛد ٲسۍ نہٕ بوزان تَتھ پٮ۪ٹھ کینٛہہ